تُہۍ چھُو نہٕ حظ وٕکٮ۪نَس ؤتٕر گام تُہۍ کٔریوٗ تُہۍ ہیٚکیوٗ اَتہِ مولوٗم تہِ کٔرنٲیِتھ ڈیٚنٛگی وَچا کَتہِ چھِ اَتہِ ہٮ۪کیو تۄہہِ کانٛہہ تہِ ؤنِتھ پر وۄنۍ اگر نہٕ پِرٛژھِو تہِ سُہ تہِ گوٚو ٹھیٖک اَتٮ۪س چھُو ؤتٕر گام یُس جے اینڈ کے بینٛک چھِ تَتَس تٔمۍ روڈٕ کٔنۍ نیٖریوٗ تُہۍ سِٹرٛیٹ پَتہٕ کیٛاہ چھِ ونان اَتہِ چھُو پَکُن تٔسۍ تھوڑا پہن دۄن ترٛٮ۪ن مِنٛٹَن تٔمۍ پَتہٕ کیٛاہ چھُو کَرُن تۄہہِ اَتِس ییٖیو اَکھ بوٗنۍ بوٗنیٛا ہِش چھُو تۄہہِ کھووُر نیُن کھووُر ییٚلہِ تُہۍ نِیِو تَتٮ۪س چھُو تۄہہِ سِٹرٛیٹ پَکُن تَتہِ یِیو اَکھ پَسٮ۪نٛجر سِٹٮ۪نٛڈ تہِ پَسٮ۪نٛجر سِٹٮ۪نٛڈَس نِش چھُو نہٕ تۄہہِ کِہیٖنۍ کَرُن نہ چھُو تَتِس رُکُن نہ تہِ کیٚنہہ تَتِس تہِ چھُو تۄہہِ سِٹرٛیٹ پَکُن پَتہٕ کیٛاہ چھِ وَنان یِیو تَتَس تۄہہِ اَکھ بِرٛج بِرٛج چھُو کرٛاس کَرُن پَتہٕ چھُو تۄہہِ دٔچھُن نیُن آوٕ حظ سمجھ دٔچھُن چھُنہٕ حظ نیُن دٔچھُن یُتھٕے نِیوٗ پَتہٕ وٲتیوٗ تُہۍ ڈیٚنگی وَچہ مین مارکیٹ مین مارکیٹ نِش چھِنہٕ حظ پتہٕ کیٛاہ چھِ وَنان کیاہ کٔریوٗ تُہۍ اَتَس ییٖیو فایر سِٹیشَن فایر سِٹیشنَس نِش کیٛاہ کٔریوٗ تُہۍ کہِ تُہۍ ہہِ کٔرۍزیو مولوٗم عالِیہ کَتَس چھِ روزان بہٕ چھَس فایر سِٹیشَنَسٕے نِش روزان اَتَس چھُ ہاوُس نمبر تُرٛواہ سُہ چھُ میون کیٛاہ چھِ وَنان گَرٕ ہاوُس نمبر تُرٛواہ بیٚیہِ کیٛاہ چھِ وَنان یُس سُہ اَتَس کٔرۍزیو تُہۍ بٮ۪ل یا کٔرۍزیو کھُل ییٖزیو تہٕ پانَے کٔریوٗ أنٛدرٕ مےٚ آلَو بہٕ رَٹہٕ آرڈَر وۄنۍ اگر نہٕ بہٕ گَرِ ٲسٕس کیٚنہہ فایر سِٹیشنَس نِش چھِ سایِڈَس تھوڑا اُکنٕے چھُ دُکاندار تٔمِس نِش تھٲیزیو میون آرڈَر کیٛازِکہِ کیش آن ڈِلِوری چھِنہٕ کیٚنہہ یہِ چھُ مےٚ آلرٔڈی پیمٮ۪نٛٹ کہِ اَتھ چھَنہٕ پرٛابلِم کیٚنہہ اگر تُہۍ کٲنٛسہِ نِش تھٲیِو تُہۍ کٔریوٗ مےٚ کال تہٕ بَس